اَسہِ تہِ چھُ اَسہِ تہِ اوس اَتہِ سکوٗل أسۍ ٲسۍ ٹُوٮ۪لتھس منٛز پَران اَسہِ تہِ اوس اَتہِ اتھلاٹِکٕس ٹریک بنومُت یَتھ پٮ۪ٹھ زن پکنس منٛز وارِیاہ مزٕ لَگن اَسہِ تہِ ٲسۍ پاٹ نِوان تِمن منٛز حِصہِ وِصہٕ ٲسۍ أسۍ نِوان یِمن اٮ۪تھلِٹِسن منٛز چاہیے ہنٛرنٛٹ میٖٹر ریس اوس چاہیے فور ہنٛدرنٛٹ میٖٹر ریس اوس آسان یا ہڈٕلٕز ٲسۍ آسان یِم کیٛاہ اوس بہٕ ورِ پانہٕ تہِ گنٛدان تہٕ مےٚ باسان یِم چھِ اَکِس اِنسانس فٹ تھاونہٕ خٲطرٕ وارِیاہ ضُ وارِیاہ مدتھ کَران مےٚ تہِ اوس مےٚ اوس گۄڈٕ ویٹ وارِیاہ زیادٕ یوٗتاہ زن نارمل اوس آسان گُسہِ آسُن تَمہِ کھۄت اوس مےٚ وارِیاہ زیادٕ مگر پتہٕ کٔر مےٚ کٲم اَسہِ اوس پی ٹی سر تہٕ تٔمۍ کٔر کٲم تٔمۍ دوٚپ مےٚ ژٕ کر یِتھ کٔنۍ رنٛگ منٛز کر ژٕ نِس مےٚ حِصہٕ حالانکہِ بہٕ اوسُس تھوڑا فِلیکسبٕل اوسُس بہٕ لیکِن وزنہٕ کِنۍ اوسُس نہٕ بہٕ ہٮ۪کان پٔکِتھ کیٚنٛہہ تہٕ تٔمۍ کٔر تھوڑا ٹریٚنٛگ ویٚنٛگ ڈایِت اوسُس بہٕ ڈایٹ کنٛٹرول اوسُس نہٕ بہٕ تیوٗتاہ کَران کیٚنٛہہ لیکن فِٹنٮ۪س یہِ نَہ ٹریٚنٛگ ویٚنٛگ ٲس اصٕل وارٕم اپ پتہٕ لگاوان تھوڑا بہت مسٕل بلڈنٛگ گوٚژھ کَرُن تھوڑا بہت مسٕل بلڈنٛگ گوژھ کَرُن تھوڑا بہت کیٛاہ چھِ سٹرچ سٹرچ بیٛنڈ ٲسۍ تِمن سۭتۍ اوس سُہ تھاوان گٔنٛڈِٹھن تہٕ دوناوان یِتھی کانٛہہ ٹٲر ٲسی آسان یِمن سٹرچ بینٛڈن سۭتۍ گٔنٛڈِتھن تہِ تِمن ٲسۍ پتہٕ مےٚ تِم پٮ۪وناوان تہٕ تَمہِ سۭتۍ گٔے مےٚ مسلٕس ڈیولاپ یِتھ کٔنٮ۪تھ زن کاپ مسلٕس تہٕ بیٚیہِ یہِ ہٮ۪مسٹنٛگ مسلٕس تِم گٔے مےٚ ڈیولاپ تہٕ یِم وٕنکٮ۪س اٮ۪تھلیٖٹ خٲطرٕ چھِ وارِیاہ ضُروٗری تِم چیٖز گٔے مےٚ ڈٮ۪ولاپ تہٕ اُور آل یُس فِزیٖک گوٚو اوس میون سُہ تہِ گوٚو وارِیاہ ڈٮ۪ولاپن مطلب مےٚ وٕچھِ تتھ منٛز وارِیاہ چینٛج پانس منٛز تن پٮ۪ٹھ اینٛڈ بہٕ چھُس وارِیاہ ہٮ۪لدی تن پٮ۪ٹھ فیٖل کَران تہٕ یہِ چھُ وارِیاہ رُت اگر کانٛہہ انسان دَوان چھُ تہٕ رنٛگ منٛز چھُ تٔمِس وارِیاہ سُکوپ تہِ برونٹھ کُن بیٚیہِ چھِ وارِیاہ صحت تہِ ٹھیٖک روزان کیٛاہ زِ مٮ۪ٹابالِمٕز چھِ ٹھیٖک روزان باڈی چھِ اصٕل پٲٹھۍ کٲم کَران یَس کھٮ۪مو تس چھِ اصٕل بٔر رٮ۪سپاڈ کَران رٮ۪سپریٚٹری سسِٹم چھُ ٲستھی کیٛاہ زِ کہِ اَسہِ چھِ پٮ۪وان تَمہِ سات شاہ ہیوٚن زیادٕ رٮ۪سپریٚٹری سسٹمس چھِ وارِیاہ اٮ۪گزسایز گَژھان سۭتۍ سۭتۍ چھُ اتھ منٛز یُس پچہِ پچاتُک چھُ مطلب ڈجشنس سسٹم یُس چھُ سُہ چھُ قٲفی قٲفی زیادٕ اصٕل روزان کیٛاہ زِ کہِ اتھ اتھ چھِ اکھ چیٖز اکھ اٮ۪ڈونٹیج یُتھے أسۍ دَون چھِ اَسہِ چھِ تریش لگان اینٛڈ أسۍ چھِ زیادٕ زیادٕ تریش چَون ہُتہِ چھِ ؤرک اَوُٹ زیادٕ کَران سۄ چھِ لگان تہِ أسۍ چھِ ہٮ۪لدی تہِ روزان سِٹیمنا تہِ چھُ بَڑان تہٕ بیٚیہِ چھِ أسہِ مٮ۪نٛٹلی سوُنٛڈ تہِ روزان